شری ہرمندر صحب یُس زن اَمرتسر پنجابس منٛز چھُ تاج محل یُس زن آگرہس منٛز چھُ ریڈ فوٹ یُس زن دہلی منٛز چھُ امبر پیلَس یُس زن راجستانس منٛز چھُ ہوا مہل یُس زن جے پوٗرس منٛز چھُ قُتُب مِنار یُس زن دہلی منٛز چھُ جم کاربٹ نیشنل پارک یُس زن رام نگر منٛز چھُ